یُس وٮ۪لفیر چھُ سون ییٚمہِ ڈِسٹرکُک اَتھ مَنٛز چھُ یہِ سٲنۍ ڈی سی میم چھِ آی پی اے آی اے ایٚس ایٗوشی سُہ چھِ آمٕژ نٔو نٔو رِکروٗٹ کَرنہٕ ییٚتہِ یُس ہَسا یہِ سون ہیٚلٕتھ کِیَر چھُ ییٚتہِ سُہ چھُ واریاہ اَصل کُنہِ کُنہِ جایَن یِم دوٗر دَراز عَلاقہٕ چھِ تِمَن مَنٛز نَسا چھَنہٕ سٲنۍ یِم ہیٚلٕتھ کیَر سیٚنٹَر چھُ تم چھِنہٕ ٹھیٖک کینٛہہ سَب ڈِوجِنَل ہوسپِٹَل چھُ ییٚتہِ ٹھیٖک ٹھاک یِمو مَنٛز اَصل اَصل فیسَلٹی چھِ آمٕژ پرووایِڈ کَرنہٕ تہٕ یُس پُوَرٹی چھِ پُوَرٹی رِڈَکشَنَس مَنٛز چھِ واریاہ کامہِ یِوان کَرنہٕ اِمپلایمینٹ چھِ یِوان دِنہٕ اِمپلایمینٹ چھِ یِوان دِنہٕ یَتھ مَنٛز زَنہٕ یَتھ مَنٛز سُے چھُ واریَہَن نوجَوانَن چھِ یِوان جابٕس پرووایِڈ کَرنہٕ باقٕے باقٕے چیٖز چھِ آسان یَتھ پیٚٹھ یِتھ پٲٹھۍ یِمَن مَنٛز چھُ کیاہ چھِ یَتھ وَنان یِمَن مَنٛز چھُ یِوان نٔے نٔے یِم یِم چھِ نیٚران جابٕس چھِ نیٚران نَیہِ نَیہِ کامہِ چھِ یِوان ڈِسٹرکَس مَنٛز کَرنہٕ یَتیٚس یوٗتھ چھُ گَژھان سٮ۪ٹٕل

تمہِ وَجہ سۭتۍ ہَسا چھُ یِوان یِم یہِ چھُ واریاہ زیادٕ آیہِ امہِ پُوَرٹی آیہِ تمہِ سۭتۍ خَتم کَرنہٕ یُس وٗمٮ۪ن اٮ۪مپاورمنٹٕچ اٮ۪م اَتھ مُتعلِق ہَسا آے واریاہ پروگرام کَنڈَکٹ کَرنہٕ ڈِسٹرکٕس اِونٹٕس آے وَننہٕ وٗمٮ۪ن رَیٹِکہِ زَنٮ۪ن کیاہ کیاہ حقوٗق چھِ اِہِنٛدۍ یِم چھِ یِمَن کیاہ کیاہ پاوَر چھُ پانَس اَتھِ یِم کیاہ کیاہ ہیٚکَن کٔرِتھ تہٕ واریاہ اِنَسچوٗٹ آیہِ ترٛاونہٕ یَتھ مَنٛز یُس اونلی یہِ چھُ لیڈیٖزَن خٲطرٕچھُ تمہِ وَجہ سۭتۍ ہَسا چھُ یہِ یُس وٗمٮ۪ن اٮ۪مپاوَرمینٛٹہٕ چھُ سُہ ہَسا آیہِ بَڑاونہٕ واریاہ کینٛہہ یِم سِکِیٖم چھِ یِم فیسَلٹی چھِ تُم چھِ آمژٕ ایریاہَس مَنٛز پراوایِڈ کَرنہٕ اِنٹَرنیشنَل روٗرَل لیبِر لایِولی ہُڈ مِشَن چھِ آمٕژ کَرنہٕ اِتھے کٔنَن واریاہ واریاہ چیٖز چھِ آمٕتۍ یِم کَرنہٕ اِنٹرڈیوٗس چھِ آمٕتۍ کَرنہٕ تہٕ سُوَچ بھارَت چھُ یِوان ییٚتہِ تہِ چَلان آیوٗشمان بھارَت چھُ خاص کَر یِم یوٗتھ چھُ آز چھُ یِوان سٮ۪ٹٕل کَرنہٕ ییٚمہِ وَجہ سۭتۍ یُس پُوَرٹی چھِ سۄ ہَسا چھِ یِوان کَم کَرنہٕ باقٕے اِوٮ۪نٛٹٕس چھِ یِوان پروگرامٕز چھِ یِوان کَرنہٕ یِمَن مَنٛز اٮ۪وِیَر چھُ گَژھان لوٗکھ کہِ اَسہِ کِس پٲٹھۍ پَزِ زَنٮ۪ن سۭتۍ پیش یُن ہیٚلٕتھ کِیر یِم چھِ یِوان ڈرٛگ فی یِم چھِ یِوان اِوٮ۪نٛٹٕس کَرنہٕ کَنڈَکٹ یِمو سۭتۍ واریاہ یِم چھِ لَگان اَسہِ پَتہ

بیٚیہِ یُس ہَسا یہِ چھُ سون ڈِسٹرک یُس چھُ یہِ چھُ اووَرآل چھُ یَتھ پیٚٹھ آمٕژ اَصل کٲم چھِ آز یِوان کَرنہٕ یَتھ پیٚٹھ تہٕ گورمینٹ سکیٖم دیٹ فیسِلِٹیٹٕس پیٖپٕل اَیُشمان بھارَت مِشَن